آن لاین سکولنگ تہٕ کوچنگ سۭتۍ گے واریاہ سہولیات بچن تِم بچہٕ یِم دوٗر دراز علاقہٕ پٮ۪ٹھ ٲسۍ یِوان تِمن گے واریاہ سہولیات تِمو کٔرۍ گرِ بہتھٕے آن لاین کلاسز حٲصل تہٕ آن لاین سکولو کووِڈس منٛز لوٚگ یہِ واریاہ زیادٕ ضرورت کیاز کہِ گرن گرِ نیٚرُن اوس نہٕ تمہِ ساتہٕ ضروری کینٛہہ تیٚمہِ موٗجوٗب کٔرۍ تِمو آن لاین کلاسِز ایٚٹنڈ امہِ سۭتۍ آیہِ واریاہ فٲیِدٕ تہِ مگر سۭتۍ سۭتۍ گٔیس واریاہ نۄقصان تہِ کیاز کہِ بچو کٔرۍ فون زیادٕ استعمال ییٚمہِ سۭتۍ تِمن أچھ أچھن پٖٮ۪ٹھ اثرات پیٚیہِ بییٚہِ ییٚلہِ تِمن کلاسِز ٲسۍ ختم گژھان تِم ٲسۍ پتہٕ دوٚے دۄہس فون رٔٹتھ آسان تہٕ یِم دوٗر دراز علاقہٕ پٮ۪ٹھ گوچِنگ خٲطرٕ وسان ٲسۍ تِمن ٲس واریاہ زیادٕ کِراے لگان آن لاین کلاسز سۭتۍ بچے تِمن سۄ کراے تہِ